اگر أسۍ کتھ کَرو ہِنٛدوستان چہِ زَبانہٕ ہٕنٛز یعنی کہِ یُس ہیندی یتھ کٲشہِ یتھ ہیندی یتھ ونان چھِ بیٚیہِ کرو پَنٕنہِ کٲشرِ زَبانہِ پانہٕ وٕنۍ مُشٲہِدٕ یِم چھِ بِلکُلےالگ الگ لنٛگویجہِ کیٛازِ کہِ یۅس کٲشِر لیٚنگویج چھِ یہِ چھِ أسۍ یتھ سِٹیٹَس مَنٛز یتھ أکِس رِجنَس مَنٛز بولنہٕ یِوان مگر یۅس یہِ کٲشِر زبان چھِ یہِ چھِ سٮ۪ٹھاہ میٖٹھ تہٕ مٔدٕر یۅس أسۍ اَکھ کرور تہٕ پٕنٛژہ لچھ تقریباً لُکھ یتھ سِٹیٹَس مَنٛز روزان چھِ تہٕ یِم چھِ یہِ بولان اگر اتھ برعکس أسۍ وُچھو ہیندی یُس یہِ ہیندی چھُ یہِ چھُ تقریباً ہِندوستانکِس پرٛتھ أکِس سِٹیٹَس مَنٛز کم کیٚنٛژھا لُکھ یوٗز اِستِمال کَران تہٕ یۅس وۅنۍ کٲشِر زبان چھِ یہِ چھِ سٮ۪ٹھاہ مُشکِل بیٚیِس اِنسان سٕنٛدِ خٲطرٕ ہیٚچھُن تِکیٛازِ تٔمِس چھُ نہٕ یتھ لنٛگویج سۭتۍ تیٛوٗت زانُن یوٗتاہ تٔمِس ہیندِیَس سۭتۍ چھُ یُس یہِ ہیندی چھُ یہِ چھُ یِوان تقریباً ہِندوستان کِس پرٛتھ أکِس سِٹیٹَس مَنٛز یِوان یہِ بولنہٕ تَوَے چھُ مےٚ پَنٕنہِ انٛدازٕ باسان یُس یہِ ہِندوستانٕچ زبان چھِ ہیندی یہِ چھُ سٲلمَن سِٹیٹن تقریباً سَہَل گَژھان بولٕنۍ تہٕ بیٚیہِ اَتھ مَنٛز کتھ کَرٕنۍ یہِ چھُ اَسہِ آفیشَل لنگویج ہِندوستانَس مَنٛز یِوان بوزنہٕ مگر اَتھ برعکس اگر أسۍ پَنٕنۍ مادری زَبان یہِ کٲشِر زبان وُچھو یہِ چھِنہٕ ہٮ۪کان باقٕے سِٹیٹَس مَنٛز أسۍ باقٕے سِٹیٹٕکۍ لُکھ بوٗلِتھ کِہیٖنٛۍ تِکیٛازِ یہِ چھُ نہٕ اَسہِ یہِ چھُ نہٕ تِمَن یہِ آفیشَل لینٛگویج یہِ چھ یِوان مخصوٗص أکِس کٲشرِس رِجنَس مَنٛز جموں کشمیٖرَس مَنٛز یہِ کٲشِر زبان وَننہٕ یا بولنہٕ یہِ چھِ سٮ۪ٹھاہ میٖٹھ تہٕ مٔدٕر زبان آ اگر أسۍ اَمِچ کتھ کرو یِم بیٚیہِ سِٹیٹِکۍ لُکھ چھِ تِم ہیٚکَن نہٕ سَہَل سَہَل یہِ زبان بوٗزِتھ بوٗلِتھ کیٚنٛہہ تِکیٛازِ یہِ چھُ تِہٕنٛدِ خٲطرٕ سٮ۪ٹھاہ مُشکِل کہِ تِم ہیٚچھَن کٲشُر تہٕ پَتہٕ بولَن یہِ چھُ اکھ مَخصوٗص اکھ رِجَن یہِ زَبان اِستعمال کَران یَتھ زَن أسۍ کشمیٖر چھ ونان یُس ہِندوستانَس مَنٛز اَکھ تاجِچ حیثیت چھُ تھاوان تہٕ ییٚتی چھُ یِوان یہِ کٲشِر زبان اِستعمال کَرنہٕ وۅنۍ اگر أسۍ پانہٕ یِم یِم زبانہٕ زٕ رَلاوہوکھ یِم چھِ بِلکُلے الگ الگ یِمَن چھُ نہٕ کانٛہہ کَمپیرِزَن پانہٕ وٕنۍ کانٛہہ مُشٲہٕدِ ہیٚکو نہٕ یِمو پانہٕ وٲنۍ أسۍ کٔرِتھ